اگر أسۍ کَتھ کَرو زِ مےٚ کوٗتاہ شوق چھِ گاڈٕ گاڈٕ رٹنُک تہٕ یِمَن کٲشہٕ کَشمیٖر کٮ۪ن یِمَن دٔریاوَن تہِ بیٚیہِ سٮ۪نٛدَن منٛز تہٕ یہِ چھِ مےٚ واریاہ سٮ۪ٹھاہ شوق تِکیٛازِ ییٚلہِ اِنسان گاڈٕ چھِ رٹان تہٕ اَتہِ چھِ الگٕے سُکوٗن یِوان یہِ چھُنہٕ گاڈٕ رٹنُکُے یوت سوال کیٚنٛہہ زِ أسۍ کَمہِ آیہِ رَٹو گاڈٕ اَتھ منٛز چھُ اَکھ اِنسان یِتہِ ٹایم کران سِپٮ۪نٛڈ یا ٹایم کران وقف مطلب اُکنٕے تاکہِ یُس اِنسانَس یہِ کُنہِ چیٖزُک شرارت چھِ آسان یا ڈِپرَشَنُک چھِ آسان سُہ چھُ تَمہِ سۭتۍ سُہ لٮ۪وَل واریاہ کَم گژھان یِتھ کٔنۍ اگر أسۍ کٔشیٖرِ ہِنٛدٮ۪ن یِمَن بڑٮ۪ن دٔریاوَن تہِ سِنٛدَن ہٕنٛز کَرَو منٛز چھِ اَکھ یِوان دریایہِ جہلِم چھِ یُس ییٚتہِ کٔشیٖرِ پٮ۪ٹھ واریاہ انٛدو وٲتِتھ چھِ پاکِستان واتان تہٕ تَتھ منٛز تہِ چھِ أسۍ گاڈٕ رٹان ییٚمہِ سۭتۍ زَنہٕ بیٚیہِ چھِ تَتہِ واریاہ چیٖز تہِ مطلب باقٕے لُکھ تَمہِ منٛز سٮ۪کھ کھالان تہٕ اگرأسۍ گاڈٕ رٹنٕچ کَتھ کَرَو تہٕ تَمہِ منٛز چھِ بَجہِ بَجہِ گاڈٕ لگان تقریٖباً سَتھ سَتھ ٲٹھ ٲٹھ کِلوٗ تہٕ اَمہِ سۭتۍ چھُ گژھان کٲم یُس یہِ ٹایَم سون چھُ یِتہِ چھِ گژھان اُکنٕے اِنسانَس اگر کیٚنٛہہ کُنہِ چیٖزُک دباو چھِ آسان سُہ چھِ ہٮ۪کان سُہ أسۍ ہٮ۪نٛڈَل کٔرِتھ ییٚلہِ زَنہٕ سُہ پَنُن ٹایَم توکٕن چھِ دِوان تہٕ تٔمِس چھِ سُہ سٲلِم پَنٕنۍ سُہ مُشکِلات یِم تٔمِس آسان چھِ تٔمِس چھِ گژھان مُشکِل تہٕ بیٚیہِ چھِ أتھۍ أسۍ سۭتۍ ألہِ أسۍ گاڈٕ رٹان چھِ أتھۍ منٛز چھِ اَسہِ گژھان کٲم اَکھ اٮ۪کٕسپیٖریَنٕس یا اَکھ تجربہٕ چھُ گژھان أکِس اِنسانَس کہِ کِتھ پٲٹھۍ چھِ یِم گاڈٕ پٮ۪وان رَٹنہِ تہِ کِتھ کٲٹھۍ رَٹہِ سُہ گاڈٕ رٹنَس منٛز گژھَن واریاہ چیٖز آسٕنۍ أکِس اِنسانَس گۄڈٕنیُکُے سوال گژھِ آسُن أمِس برداشت ییٚلہِ أمِس برداش اوس تیٚلہِ ہیٚکہِ یہِ گاڈٕ رٔٹِتھ اگر نہٕ أمِس برداشت اوس کِہیٖنۍ تیٚلہِ ہیٚکہِ نہٕ یہِ گاڈٕ رٔٹِتھ کِہیٖنۍ تِکیٛازِ اَتھ منٛز چھُ کُنہِ ساتہٕ پٮ۪وان ٹایم دِتھ چھِنہٕ گاڈ لگان کِہیٖنۍ تہٕ اگر نہٕ اِنسانَس ٹایم اوس دَپہِ ہے مےٚ نَہ سا لٔج نہٕ کِہیٖنۍ تہٕ ووٚتھ تہٕ ژَلہِ نَہ اَلہِ اِنسان ٹایَم چھِ اَتہِ دِوان تہٕ اَتہِ چھِ پَتہٕ کیٚنٛہہ ٹایَم گٔژھِتھ گاڈٕ لگان تہٕ یِتھَے کٔنۍ چھِ یہِ ٹایَم تہِ نیران تہٕ بیٚیہِ چھِ أمِس مَزٕ یِوان یہِ اپٲرۍ یہِ تُلنَس ییٚلہِ یہِ کُنہِ جایہِ أسۍ بیٚہوان چھِ گاڈَن اَپٲرۍ چھِ واریاہ قٕسمٕکۍ لُکھ آسان مُختلِف لُکھ آسان اَپٲرۍ فیران تِم وٕچھان تِمَو سۭتۍ کَتھ باتھ کَران تہٕ مَزٕ چھُ یِوان یا أسۍ چھِ کران کٲم گاڈٕ رٹَنَس دوران تہِ چھِ کران کٲم ناو چھِ کڑان ییٚلہِ ناو چھِ اِنسان کڑان تہٕ نایہِ مَنٛز چھِ اِنسان گاڈٕ رٹنہِ گژھان تہٕ ییٚلہِ اِنسان گاڈٕ رَٹنہِ گژھِ نایہِ منٛز سُہ تہِ چھِ اَکھ الگٕے لُطف وۄںۍ تَتھ منٛز یِوان زِ کَمہِ آیہِ رَٹو گاڈٕ أسۍ کَمہِ آیہِ کَرو یا یِمَے مُختلِف چیٖز چھِ أسۍ اَتھ دوران کران یوٗز تہِ یِتھ مہٕ شاٹَس منٛز وَنو یُس یہِ گاڈٕ رَٹنُک سِلسلہٕ چھِ اَمہِ سۭتۍ چھِ الگٕے اَکھ لُطف اِنسانَس یِوان بدلٕے اَکھ خوشی یِوان تِکیٛازِ ییٚمہِ ساتہٕ یہِ گاڈ رٹان چھِ اِنسان اَمہِ ساتہٕ چھِ بدلٕے اَکھ ماحولا باسان أمِس چھِ باسان خبر کۄس چیٖز کوٚر مےٚ کُس مقصد اوس مےٚ سُہ کوٚر مےٚ حٲصِل تہٕ بیٚیہِ چھِ اَکھ لُطف یوان اَتھ گاڈٕ رٹَنَس منٛز ییٚمہِ ساتہٕ تہِ گاڈ لگان چھِ تہٕ بیٚیہِ چھِ أسۍ اَتھ منٛز یِتہِ کران زِ مطلب أکِس جایہِ پٮ۪ٹھ بیٚکِس مانَسبَل سر چھِ یا چھِ خانپوٗر سَر چھِ یِتھَے کٔنۍ چھِ یِم واریاہ سَر یِمَن منٛز أسۍ گاڈٕ چھِ رٹان یۄس یہِ اَمِچ گاڈ چھِ یہِ چھِ سٮ۪ٹھاہ میٖٹھ تہٕ مٔدٕر گاڈ آسان تہٕ یۄس زَنہٕ ییٚتہِ سٲنِس یَتھ ایرِیاہَس منٛز مانٛنہٕ چھِ یِوان تہٕ یُس یہِ گاڈٕ رٹنُک سِلسلہٕ چھِ یہِ ووت واریاہَو ؤرِیو پٮ۪ٹھ اَسہِ کران